اَزکَل کِس زمانَس منٛز ییٚلہِ موبایل فون آے تہٕ شُرٮ۪ن گوٚو سورُے کینٛہہ مٔشتٕے اَز چھِنہٕ شُرۍ کَمرٕ منٛز نیٚبرٕے نیران تِمَن چھِ وَنان نیٖرِو گِنٛدِو کینٛہہ تِم چھِنہٕ مانان کِہیٖنۍ تہِ نہٕ وۄنۍ چھِ مطلب پَزِ کٲم کَرٕنۍ اَسہِ اَسہِ پَزن زیادٕ کھۄتہٕ زیادٕ یِم گیمہٕ کَڑیہِ یِتھ کٔنۍ بروںٛٹھ ٲسۍ کھو کھو آسان پَتہٕ ٲسۍ أسۍ شُرۍ نیران سٲری گِںٛدان اوس مطلب فونَن ہِنٛدۍ ٲسۍ نہٕ تَمہٕے آسان اَز تہِ چھِ مطلب شُرٮ۪ن چھِنہٕ اَز پَتہٕے کھو کھو کیٛاہ گٔے بیٚیہِ تَتھ گرمہٕ بالہِ گِنٛدُن سُہ کیٛاہ گوٚو اَز چھِ لٔڑکہٕ مطلب ٲسۍ بروںٛٹھ گِنٛدان تِمَن گرمہٕ بالَن اَز چھِ تِم بیٚہوان زیادٕ تر أنٛدرٲے بیٚہوان فونسٕے سۭتۍ ٹایم سپٮ۪نٛڈ کَرنہِ وۄنۍ پَزَن مطلب مٲلِس ماجہِ پَزِ شُر کَرُن ماٹِویٹ یا کہِ مطلب بیٚنہِ بوے چھِ آسان یِمَن پَزَن شُرۍ کَرٕنۍ ماٹویٹ یِمَن پَزَن یِمَن گیمَن ہُنٛد تھوڑا وَنٕنۍ مطلب یِمَن ہٕنٛدۍ مطلب گیمَن ہُنٛد اَصٕل اَصٕل خوٗبیا وَنٕنۍ أسۍ کیٛاہ ٲسۍ کَران ییٚمہِ سۭتۍ تِم تھوڑا ماٹویٹ گژھن یِم تہِ ترٛاوَن یِم پَنٕںۍ فون ییٚلہٕ تہٕ تھوڑا نیرَن نیٚبَر پنٛنہِ امہِ یِمو لایفو منٛز تہٕ فونو منٛز نیرَن نیٚبَر تہٕ لَگَن پَنٕنۍ گیمہٕ ویمہٕ گِنٛدنہِ